آز ونہٕ بہٕ تۄہہِ کینٛژن الیکٹرانِک آیٹمن ہُنٛد ناو یِم زن أسۍ پننس گرس منٛز استعمال چھِ کران تِمن منٛز حظ چھُ اسہِ گۄڈٕنیس لبہٕ ٹی وی بیٚیہِ چھُ اسہِ موبایل فون بیٚیہِ چھِ اسہِ واشنٛگ مشیٖن یُس یہِ واشنٛگ مشیٖن چھِ یہِ أنۍ اسہِ یہِ حظ چھِ أنہِ مٕژ اسہِ زٕ ساس تہٕ دہس منٛز یہِ أنۍ اسہِ امہِ خٲطرٕ تِکیٛازِ اسہِ ٲسۍ گرِ یہِ موج تٔمِس حظ اوس واریاہ مُشکِل یہِ گژھان پلو چھلنس منٛز اتھ منٛز حظ چھُ واریاہ سہل گژھان پلو چھلٕنۍ اتھ چھِ پٮ۪وان ہورٕ ترٛاوٕنۍ پلو یہِ چھ پانے سُپِن گژھان تہٕ پانے چھِ یِوان چھلنہٕ بیٛاکھ حظ ٹی وی ٹی وی حظ اوٚن اسہِ امہِ مُتعلِق ییٚلہِ حظ أسۍ کالچن سٲری بٮ۪ہوان ٲسۍ گرِکۍ أسۍ حظ ٲسۍ واریاہ تنٛگ یِوان ٹی وی حظ چھُ اسہِ اوٚنمُت زٕ ساس تہٕ اردہس منٛز امہِ سۭتۍ زن چھِ أسۍ آسن سٲری کالچن اکوٹے بٮ۪ہوان تہٕ وٕچھان چھِ ییٚمہِ کِن نہ حظ أسۍ تنٛگ چھِ یِوان کینٛہہ بیٚیہِ حظ چھِ بیٛاکھ موبایل فون موبایل فون تہِ چھُ آز سارنٕے اسہِ چھِ گرس منٛز زٕ پانٛژھ موبایل فون ییٚمیُک زن واریاہ اصل فٲیدٕ چھُ اورٕ یورٕ چھِ کال کران ویٖڑیو کال چھِ کران کینٛہہ چھِ وٕچھان سُہ چھِ سورُے امی پٮ۪ٹھ وٕچھان